دُبے حظ چھُ لنٛدن حظ چھ یم حظ چھِ مَطلَب اِنٹرنیشنَل کَنٹری چھِ تتھ مَنٛز چھُ یِوان دُبے لنٛدن نیوٗ یارک بیٚیہِ چھُ یوان ٹوکیو بیٚیہِ چھُ یوان سِنگاپور بیٚیہِ چھُ یوان دہلی